أسۍ چھِ ترٛےٚ بٲے بارٕنۍ بیٚنہِ زٕ تہٕ بوے اَکھ تہٕ بہٕ چھَس گَھرَس منٛز ساروٕے کھۄتہٕ زِٹھ ہِشۍ مےٚ پَتہٕ چھُ بوے تہٕ بٲیِس پَتہٕ چھِ اسہِ لَکٕٹۍ ہِشۍ بیٚنہِ تہٕ بہٕ تہٕ یُس میٲنۍ بیٚنہِ چھِ اسہِ چھِ قَد بَرابَر بہٕ چھَس ترٛووُہ ؤرِش سۄ چھِ کُنوُہ ؤرِش تہٕ اسہِ دۄنوَنۍ چھِ قَد بَرابَر شَکلہِ منٛز چھِ تھوڑا ہیر فیر ییٚلہِ زَن مےٚ بٔتھِس پٮ۪ٹھ لَکھچُن چھُ تٔمِس چھُنہٕ لَکھچُن کِہیٖنۍ مےٚ چھِ تھوڑا زٲیِج نَس تٔمِس چھِ تھوڑا موٚٹ نَس باقٕے چھِ اسہِ قَد بَرابَر ژَمہِ ہیونٛد رَنٛگ تہِ چھُ ہیٚوٕے تہٕ اگر أسۍ پَکٕنُک چال وُچھو یُسٕے بے خبر اِنسان آسہِ تٔمِس باسی نہٕ اسہِ دوٚن منٛز کانٛہہ ہیرٕ فیر تِکیٛاز کہِ ییٚمہِ ساتہٕ أسۍ پَکان چھِ پرٛزناونَے چھَنہٕ یِوان کُس چھِ لَکٕٹۍ اکھ تہٕ کُس چھِ بٔڑ اکھ ییٚمِس کِنۍ سانیٚن رِشتہٕ دارَن تہِ کُنہِ ساتہٕ برٛوٗنٛتھ چھِ گژھان لَکٕٹۍ اَکھ کۄس چھِ تہٕ بٔڑ اَکھ کۄس چھِ ییٚمہِ کِنۍ ہیٚکہٕ بہٕ ؤنِتھ کہِ أسۍ چھِ تقریٖبًا شیٖتھ پٔرسَنٛٹ چھِ أسۍ اَکھ أکِس سۭتۍ میچ گژھان بیٚیہِ بیاکھ چیٖز اَکھ یُس زَن میٲنۍ بیٚنہِ چھِ تٔمۍ سٕنٛز آواز تہِ چھِ ہَنہِ ہَنہِ میٚے ہِش نیران ییٚمہِ سۭتۍ سوٗن یہِ میچ چھُ یہِ چھُ اَکھ پٔرفیٚکٹہٕ میچ بَنان